السلام اَلسلامُ علیکُم مےٚ حظ اوس یہِ بیٚنگ ایٚکاونٹ حظ اوسُم کھولُن سیونگ ایٚکاونٹ حظ اوس کھولُن

اَہَن حظ آ ییٚتی حظ کپوارے بِزنٮ۪س حظ

سی ڈی حظ اَتھ کیٛاہ ڈِفریٚنسا چھِ

نہ حظ بہٕ حظ چھُس یژھان مےٚ باسان سیٚوِنگٕے حظ کھولُن اَتھ کیٛاہ کیٛاہ یہِ حظ چھِ مطلب فارمَلٹی اَہَن حظ سُہ حظ چھُ

نہ حظ نہ کُنے نہٕ فٔسٹہٕ ٹایِم

ایٚفِڈیوِت چھِ حظ ضُروٗری اچھا کہینۍ

اَتھ چھِ حظ کیٚنٛہہ

اَتھ کوٗتاہ ٹایِم حظ لَگہِ پَتہٕ یہِ بَنٛنَس کوٗتاہ حظ لَگہِ اَتھ

ٹھیٖک حظ چھِ تیٚلہِ حظ اَنہٕ بہٕ صُبحس یِم ڈاکِمیٚنٹ سٲری

ٹھیٖک حظ چھِ اَہَن حظ ٹھیٖک حظ چھِ صُبحس حظ یِمَو سُلی اِنشاء اللہ اَدٕ السلامُ علیکُم